اَسہِ چھُ نَزدیٖک ییٚتہِ اکھ آبہٕ کُل أسۍ ٲسۍ گَژھان برونٚٹھ تور سران کَرنہِ پَتہٕ ٲسۍ أسۍ کَران تھوڑا بہت سوِمِنٛگ ٲسۍ کَران أسۍ مَگَر اَسہِ اوس فرنٛڈ اکھ سُہ اوس کھوژان آبَس مَنٛز وَسنَس پَتہٕ کٔر مےٚ تٔمِس کٲم تٔمِس کٔر مےٚ تھَپھ تٔمِس ووٚن مےٚ مےٚ ووٚنُس ژٕ آس یہِ اَتھٕ نَژناوان بیٚیہِ آس کھوٚرَو سۭتۍ دِوان آبَس پَتھ کُن دَکہٕ ژٕ ہیٚکَکھ اَپارِ یَپور تٔرِتھ آ پَتہٕ ٲسۍ کَران أسۍ کٲم سران سُہ ووت تھوڑا برونٛٹھ برونٚٹھ پَہَن تہٕ سُہ ہیٚتیٚو بۄن سُہ ہیٚتیٚو آبَس مَنٛز ڈُبُن مےٚ لَگٲو جَلدی جَلدی ووٚٹھ تہٕ مےٚ کٔر تٔمِس نَرِ تھَپھ تہٕ کھولُم یہِ ٲسۍ اَکھ تٔمِس خٲطرٕ ڈِفکَلٹ سِچُویشَن پَتہٕ کھول مےٚ تھوڑا اوس تمۍ آب چوٚمُت پَتہٕ دیُت مےٚ تٔمِس تھوڑا ہاٹَس پریٚس ویٚس ترومَس پٔتۍ کِنۍ شانَن تھوڑآ دٔگۍ اکھ زٕ تٔمِس کھوٚت سُہ آب واپَس